ہیٚلو اسلام علیکُم

أسۍ حظ چھِ اکیڈمی پٮ۪ٹھ کتھ کَران اَہَن حظ تُہۍ چھِو حظ ٹھیٖک بہٕ حظ چھَس کاڈِنیٹَر اکیڈمی چَلاوان تَمِچ کاڈِنیٹَر اَسہِ حظ اوس یہِ وَنُن کہِ تُہۍ چھِوا سی سی ٹی وی کٕنان سی سی ٹی وی کیمرا اَہن حظ مےٚ حظ چھُ بوٗزمُت تُہٕنٛدِ شاپُک کہِ تُہۍ چھِو واریاہ اصل سی سی ٹی وی کٕنان واریاہ اصل کالٹی ہُنٛد اَسہِ حظ ٲسۍ پَنٕنہِ اَکیڈمی خٲطٕر سی سی ٹی وی کیمرا اکھ ضروٗرت تہٕ اوے حظ کوٚرمو مےٚ تۄہہِ کال اَسہِ حظ چھِ ٲٹھ سی سی ٹی وی ضروٗرت تُہۍ ؤنو حظ تُہۍ کیٛاہ چھِو پرایز یِمن قٍمتھ کیٛاہ چھُ یِمن ژور ساس حظ چھ تھوڑا اَہَن حظ بیٚیہِ آ بیٚیہِ کیٛاہ قیمت چھُ یِمَن آسان اَہَن حظ یہِ حظ چھُ ٹھیٖک یہِ بَجَٹ تہٕ اَسہِ حظ ٲسۍ ژورَن دۅہَن مَنٛز حظ چھِ اَسہِ ضروٗرت سی سی ٹی وی پَنٕنہِ اکیٚڈمی خٲطر تہٕ تُہۍ کر حظ أسۍ یِمو حظ اوٗرۍ کِنہٕ تُہۍ أنِو یہِ سانے اکیڈمی پٮ۪ٹھ اَہَن حظ ٹھیٖک حظ چھُ بہٕ حظ کرہو تۄہہِ تَمہِ دۄہہ کال ییٚمہِ دۄہہ تُہۍ یِاُم روزنو پنٕنہِ یم مےٚ تۅہہِ نَفَر سوٗزِو